مےٚ چھُ پَنُن ہوم ٹاوُن واریاہ زیادٕ پَسنٛد یُس زَنہٕ شُوپین چھُ تِکیٛازِ شوپیانَس منٛز چھُ پرٛٮ۪تھ کانٛہہ چیٖز واریاہ زیادٕ اَصٕل تہٕ خوٗبصوٗرَت ساروی کھۄتہٕ یُس اَصٕل چھُ سۄ گٔے قۄدرٔتی حُسُن یعنی نیچرَل بیوٗٹی ییٚتہِ چھُنہٕ کِہیٖنۍ تہِ آٹِفِشَل صاف پاک ہوا چھُ آب تہِ چھُ واریاہ زیادٕ صاف باقٕے ڈِسٹِکَن منٛز چھِ تاپہٕ کرٛاے آسان تہٕ اِنسان چھُ گرمہٕ سۭتۍ دزان سٲنِس ڈِسٹِکَس منٛز چھُ جوٗنَس منٛز تہِ ٹھنٛڈ ٹھنٛڈٕ ہوا اِنسانَس تیُتھ فیٖل کران زِ اِنسانَس چھُ پَنُن پان جَنَتَس اَنٛدَر باسان سون ڈِسٹِک چھُ صفٲیی سۭتۍ سۭتۍ خوٗبصوٗرتی منٛز تہِ لیٖڈِنٛگ رول ادا کران شوپین ڈِسٹِک چھُ واریاہ اَصٕل تہٕ مےٚ چھُ پَنٛنہِ ڈِسٹِکُک آرٹ کلچَر سورٕے واریاہ زیادٕ پَسنٛد